سٲنس سماجس منٛز ہسا چھِ واریاہ تِم انسان یِم زن وٕنکیٚس پؠنشنس پؠٹھ پنٕنۍ زندگی گُزارن چھِ مےٚ أنٛدۍ پٔکۍ تہِ چھِ کینٛہہ انسان تِم مےٚ وٕچھمٕتۍ یِم زن وٕنکیٚس پؠنشنس پؠٹھ چلان چھِ برونٛہہ کالَس اوس پؠنشن حٲصِل کرنس منٛز واریاہ زیادٕ ٹایم لگان اتھ ہسا چھِ واریاہ زیادٕ فارملٹیٖز آسہٕ آسان دَفتَرَن پؠٹھ ٲسۍ پؠوان چَکر یہِ ہَسا یہِ کھؠنۍ ہُہ کَرُن یہِ کَرُن واریاہ تہِ زیادٕ زیادٕ سخ ہَسا اوس وٕنکؠس سٕچ زندگی یۄس ہَسا چھِ یہِ ہَسا چھِ ماڈٲرٕن زندگی یَتھ منٛز ہسا چھُ وٕنکیٚس یہِ ہَسا یہِ سیٖنیر سِٹزَن لایف یۄس چھِ سُہ ہَسا چھُ واریاہ زیادٕ یہِ ہَسا یہِ فرینٛڈلی حظ تہٕ وٕنکیٚسُک طٔریٖقہٕ یُس چھُ پؠنشَنُک حٲصِل کَرنُک سُہ ہسا چھُ واریاہ زیادٕ آسان واریاہ زیادٕ ایٖزی کٕہٕینۍ تہِ ٹؠنشَن نہ سا چھُ اِنسانَس کٕہٕینۍ تہِ دفتر چھُنہٕ پؠوان کَنسَلٹ کَرُن یا دفترَن کُنہِ تہِ دفترَس پؠٹھ چھُ پؠوان چکر دیُن کینٛہہ تہِ حظ یہِ ہسا گوٚو ماڈٲرن دورس منٛز واریاہ زیادٕ آسان ٹؠنشَن حٲصِل کَرُن واریاہ زیادٕ آسان ہَسا گوٚو